اَمہِ سۭتۍ ہسا چھِ روزان ہیٚلٕتھ چھِ اَمہِ سۭتۍ ہیٚلدی روزان اَمہِ سۭتۍ اصٕل اَمہِ ٹرٛیکِنٛگ ییٚلہِ أسۍ ٹرٛیکِنٛگ پٮ۪ٹھ چھِ گژھان واریاہ مَزٕ چھُ اسہِ لَگان واریاہ فِٹنیٚس چھِ اسہِ روزان لیزی چھِنہٕ أسۍ گژھان کِہیٖنۍ کیٛازِ یِمَن بالَن کھسُن چھُ اسہِ چھا پیٚوان بالَن کھسُن بالَن چھُ پیٚوان کھسُن پہاڑَن چھُ پیٚوان مونٹینَن چھُ پیٚوان کھسُن اَمہِ سۭتۍ چھِ اسہِ روزان فِٹنیٚس اصٕل اَمہِ سۭتۍ چھِ أسۍ مطلب بیٚمار ویٚمار تہِ چھِنہٕ أسۍ پڑھان یِتھ پٲٹھۍ کِہیٖنۍ اگر أسۍ یِم یِم کامہِ چھِ کران یِم کھسان یِمَن پہاڑَن وہاڑَن ٹرٛیکِنٛگ پٮ۪ٹھ گژھان اَمہِ سۭتۍ چھِ واریاہ ہیٚلدی اصٕل روزان اِنسان فِٹ چھِ یِتھ پٲٹھۍ روزان اِنسان نَتہٕ چھِ گژھان أسۍ لیزی اگر گھرِ چھِ أسۍ بیٚہوان بورِنٛگ چھِ گژھان گھرِ یِتھ پٲٹھۍ چھُ لَگان اسہِ مَزٕ اگر أسۍ گژھان چھِ ٹرٛیکِنٛگ پٮ۪ٹھ کُنہِ جایہِ یِتھ پٲٹھۍ چھِ روزان أسۍ ٹھیٖک روزان بیٚمار چھِنہٕ أسۍ پیٚوان کِہیٖنۍ بیٚیہِ چھُ اسہِ لَگان واریاہ مَزٕ واریاہ اصٕل چھِ اسہِ بَڑٕ اصٕل فیٖل چھُ اسہِ یِوان بیٚیہِ چھِ أسۍ روزان فِٹ یِتھ پٲٹھۍ چھِنہٕ أسۍ بیٚمار ویٚمار تہِ پیٚوان کِہیٖنۍ ہیٚلدی چھِ أسۍ روزان یِمَن پہاڑَن کھسُن چھُ پیٚوان کھسُن یِم چیٖز چھِ پیٚوان سۭتۍ تُلٕنۍ بیٚیہِ چھُ اسہِ واریاہ مَزٕ لَگان دۄسَن سۭتۍ یِمَن ٹرٛیکِنٛگ پٮ۪ٹھ گژھُن واریاہ زبردَست مَزٕ چھُ اسہِ لَگان واریاہ خۄش چھُس بہٕ کہِ مےٚ چھُ لَگان یُتھ مَزٕ گِن گژھنَس اور تہٕ تُہۍ تہِ ٲسِزیٛو گژھان تُہۍ تہِ وُچھزیٛو کیٛتھ مَزٕ چھُ لَگان یِمَن یِمَن چیٖزَن گژھُن بیٚیہِ وُچھزیٛو تُہۍ تہِ یِتھ پٲٹھۍ چھا روزان ہیٚلدی مطلب اِنسان چھا ٹھیٖک روزان فِٹنیٚس چھا روزان ٹھیٖک کِنہٕ نہٕ فِٹ چھُ روزان اِنسان رِلیک چھِ روزان باڈی چھِ رِلیکٕس روزان ٹرٛیکِنٛگ پٮ۪ٹھ گژھنَس سُمٛب لیزی چھِنہٕ گژھان کِہیٖنۍ واریاہ مَزٕ چھُ اسہِ لَگان زبردَست مَزٕ چھُ مےٚ لَگان اور گژھنَس